پَنٛدہاے وُہٕرۍ پٮ۪ٹھ لٲگۍ مےٚ ڈرٛایوِنٛگ کَرٕنۍ تہٕ ہیٚچھان روٗدُس پانٛژَن ؤرِیَن اَتھ سۭتۍ روٗدُس بہٕ گۄڈٕنٮ۪تھ بَنوٚو مےٚ آسمانٕچ شَکل اوٚبُر روٗد بَنوٚوُم شیٖن ہسا تھوٚومس لَرِ تَلہِ تھٲیمَس مَکان پانٛژھ دَہ پٮ۪ٹھٕ تھوٚیمَس چھَت بَنٲیِتھ تَتھ اَمہِ پَتہٕ بَنوٚو مےٚ بیٛاکھ اَکھ ڈرٛایوِنٛگ کٔر مےٚ بَنٲو گٲڑۍ گاڑِ سۭتۍ تھوٚو مےٚ روڈ روڈَس سۭتۍ تھٲۍ مےٚ لُکھ یُن پَکُن تِہُنٛد بیٚیہِ ہسا بَنوٚو مےٚ اَتھٕ سۭتۍ وارِیَہَن چیٖزَن ہٕنٛدۍ شَکلہٕ یَتھ پٮ۪ٹھ مےٚ اَکھ شَکٕل بَنٲو ڈرٛایوِنٛگ کٔر مےٚ ڈی سی کۄپوارہَس دِژ مےٚ فرٛیمَس منٛز اَکھ تٔمۍ سٕنٛز ڈرٛایوِنٛگ یَتھ پٮ۪ٹھ مےٚ انعام دِتُکھ پانٛژھ ساس رۄپیہِ تہٕ نیشنَل لٮ۪ولہِ ہٕنٛدۍ سَٹفِکٮ۪ٹ کٔرٕم حٲصِل